ییٚتٮ۪ن چھُ اَسہِ اَکھ ییٚتٮ۪ن اَستان اَکھ أسۍ چھِ اَتھ واریاہ زیادٕ مانان اَتھ چھُ ناو سٲد صٲبُن یہِ چھُ واریاہ اَکھ عظیٖم بُزرگ اَکھ أسۍ چھِ أمِس چھِ سٲری أندۍ پٔکۍ واریاہ مانان بیٚیہِ چھےٚ اَسہِ سانہِ کٔشیٖرِ منٛز واریاہ سُہ واریاہ صوٗفی بُزرگان یِمَن ہُنٛد سٲری لُکَن دِلَس چھُ بیٚہوان بیٚیہِ چھِ واریاہ یِتھۍ یِتھ واریاہ بُزرگ یِم نہٕ سٔہ سارنی منٛز چھِ کِہیٖنۍ نہٕ مگر کیٚنہہ چھِ یِتھۍ یِم واریاہ ناماوار چھِ اَتھ منٛز چھُ اَکھ یُس بُلبُل شاہ چھُ تٔمۍ چھےٚ یور بانٛگ أنۍمٕژ گۄڈٕنٮ۪تھٕے یُتھٕے کٔشیٖرِ منٛز چھُ سُہ آمُت تَمہِ پتہٕ چھُ بیٛاکھ مخدوٗم صٲبُن تَمہِ پتہٕ چھُ خانقاہ صٲبُن تَمہِ پتہٕ چھُ دسگیٖر صٲبُن یِم بہٕ چھَس چَنٛد الفاظَن منٛز یِمَن لَک بَڑٮ۪ن بَڑٮ۪ن اَستانَن ہُنٛد ذِکِر کران بیٚیہِ چھُ بیٛاکھ اَستان ژارِ شریٖف بیٛاکھ اَستان چھُ درگاہ بیٛاکھ اَستان چھُ بابا شُکُر الدیٖن بیٚیہِ یِتھی یِتھی واریاہ اَستان چھِ یِم کٔشیٖرِ منٛز موجوٗد چھِ یِمَن ہِنٛز یَژھ تہٕ پَژھ سارنی لُکَن چھِ تِمَن تِہِنٛدٮ۪ن دِلَن منٛز چھُ یقیٖن کہِ یِم بُزرگانہِ دیٖن ٲسۍ کران واریاہ اَصٕل اَصٕل کامہِ اَسہِ تہِ تھَوِ خۄدایہِ أتھۍ پٮ۪ٹھ باقی وَسلام